اسلامُ وعلیکُم مےٚ چھُ ناو اُلفت مُشتاق بہٕ چھَس روزان بانڈِی پورا لاوی پورا تُہنٛد کۄسچَن چھُ مطلب ڈوٗ یوٗ تھِنک اِٹ اِز اِمپوٹنٹ ٹُو ٹیٖچ چِلرن د کشمیری لینگویج واے آر واے ناٹ تِکیازِ کہِ سٲنۍ کشمیٖری زَبان چھِ اسہِ مدر ٹنگ یہِ چھِ سٲنۍ مالیو ماجیو تہٕ یا نانۍ بٕڈبب نانۍ بٕڈبب تہِ چھِ تِہنٛد تہِ چھُ یہ مطلب کشمیٖری لینگویج کران یا لَکٕٹ بچہِ یِم چھِ سکولن منٛز گژھان خاص تر چھِ اُردوٕے کران مگر آز چھُکھ نوٚو مطلب یہ اصل روٗل کورمُت یہ ڈیولاپ گمٕژ سکولن منٛز کہِ کشمیٖری مطلب کشمیٖری بُکہٕ ہسا پرِو تُہۍ کشمیٖری تہِ ہیچھِو سا تُہۍ یہ چھُ تۄہہِ مدر ٹنگ پنٕنۍ کشمیٖری ٹنگ ہیکو نہٕ أسۍ زٕہٕنۍ ترٲوِتھ یہ چھِ سانہِ خٲطرٕ واریاہ زیادٕ ضروٗری تِکیازِ کہِ بُزرگ اِنسان چھِ تِم ہیٚکن نہٕ مطلب نٔو نٔو لینگویج پرِتھ کِہیٖنۍ تہِ اِنگلِش ہیکن نہٕ کٔرِتھ یا اُردو ہیکن نہ کٔرتھ تہنٛد خٲطرٕ چھُ واریاہ زیادٕ مُشکِل سُہ کرُن اِسی لیے تم موٗجوٗب سانہِ موٗجوٗب چھُ واریاہ زیادٕ کشمیٖری زبان اسہِ پٔزِ پنٕنہِ کشمیٖری زبان واریاہ زیادٕ عِزت کرُن عِزتہٕ سان مطلب کتھ کرٕنۍ کشمیٖری پٲٹھۍ کیازِ کہِ یہ چھِ سانہِ خٲطرٕ واریاہ ضروٗری أسۍ ہیکو نہٕ کشمیٖری زبان بغٲر مطلب أسۍ ہیکو پرٛیتھ کانٛہہ زبان یوٗز کٔرِتھ مگر ساروی کھۄتہٕ زیادٕ چھِ أسۍ یوٗز کران پنٕنۍ کشمیٖری زبان یُس اسہِ مدر ٹنگ چھِ یہِ چھِ اسہِ پنٕنۍ زبان مدر ٹنگ اتھ چھِ أسۍ واریاہ زیادٕ عِزتھ کرُن مطلب اصل پٲٹھۍ کرٕنۍ کتھ مطلب یہِ کشمیٖری پٲٹھۍ کرٕنۍ کتھ یا کُنۍ ساتہٕ چھُ اِنسان کُن گژھان تہٕ تتہِ تہِ چھِ أسۍ کشمیٖری پٲٹھی کتھ کران کشمیٗری زبان منٛزٕے ٲسۍ کتھ کران یا وٕنکٮ۪نس چھے سۄ بہٕ تۄہہِ سۭتۍ مطلب یور تان ہک جواب ونان یہٕ چھَس بہٕ کشمیٖری زبانہِ منٛزٕے ونان تِکیازِ کہِ سٲن مدر ٹنگ چھِ واریاہ زیادٕ سانہِ خٲطرٕ ضروٗری اسہِ پزِ پنٕنہِ کشمیٖری زبانہِ واریاہ زیادٕ عِزت کرُن اصِل پٲٹھی پنٕنۍ کشمیٖری زبان ونٕنۍ سٲنۍ کشمیٖری زبان چھِ سانہِ خٲطرٕ واریاہ زیادٕ ضروٗری یا کُنہِ ساتہٕ کانٛہہ لۄکُٹ بچہِ چھُ آسان لۄکُٹ بچہِ ٲسس سُہ تہِ چھُ زیادٕ کشمیٖری زیادٕ کران یا کانٛہہ تہٕ سُہ چھِ کران کشمیٖری پٲٹھی زیادٕ کتھ یا کینٛہہ تہِ چھُ آسان سُہ چھِ کشمیٖری زبانہِ منٛزٕے اِنسان کٲم کران بٔڑ چھِ آسان یا لۄکُٹ چھُ آسان یا مطلب شُر بوٚڈ یا مطلب جوان چھُ آسان أسۍ چھِ مطلب سارنٕے سۭتۍ اصل پٲٹھۍ کشمیٖری منٛزٕے کتھ کران تِکیازِ کشمیٖری زبان چھِ سانہ خٲطرٕ واریاہ زیادٕ ضروٗری اسہِ پزِ نہٕ پنٕنہِ کشمیٖری زبان تراوٕنۍ کینہہ یہِ چھِ سانہِ خٲطرٕ ضروٗری مطلب سون مول موج چھِ تہِ چھِ کشمیٖری کران نان چھِ بٕڈبب چھُ یا برونہمہِ زمانٕکۍ چھِ ٲسۍ مٕتۍ تِم تہِ چھِ سٲری کشمیٖری کران اسہِ تہِ پزِ نہٕ کشمیٖری زبان تراوٕنۍ کیٚنہہ تہِ اسہِ تہِ پزِ مطلب پنٕنی کشمیٖری زبان منٛزٕے کتھ کرٕنۍ مطلب سانہِ خٲطرٕ چھُ واریاہ زیادٕ کشمیٖری زبان ضروٗری اسہِ پزِ نہٕ کشمیٖری زبان تراوٕنۍ کینہہ یہِ چھِ واریاہ زیادٕ سانہِ خٲطرٕ اِمپوٹنٹ کشمیٖری زبان یا کُنہِ ساتہٕ چھِ أسۍ خاندرن منٛز گژھان تَتہِ چھِ أسۍ کشمیٖری زبانہِ منٛزٕے زیادٕ مطلب بول بوش کران یا مطلب کُنہِ ساتہٕ چھِ آسان بِہِتھ وِہِتھ ونان چھِ أسۍ کشمیٖری منٛزٕے دلیٖل سانہِ خٲطرٕ واریاہ زیادٕ یہِ کشمیٖری زبان ضروٗری اسہِ پزِ پنٕنہِ کشمیٖری زبانہِ واریاہ زیادٕ عِزتھ کرُن یا کُنہِ ساتہٕ چھِ أسۍ گژھان کُنہِ جاے تتھ جایہِ مطلب یتھ جایہِ نہٕ مطلب اِنگلِش اردوٗ یا مطلب ہِنٛدی کانٛہہ تہِ لینگویج ہیٚکو یوٗز کٔرِتھ کینہہ یتہِ أسۍ کشمیٖری یوت یوٗز کرو أسۍ چھِ تِکیازِ کہِ أسۍ چھِ کشیٖرِ ہنٛدۍ روزن وٲلۍ اسہِ چھِ یہ کشیٖر أسۍ چھِ پنٕنۍ زبان تھاوٕنۍ ہر ہمیشہِ یاد اسہِ چھُ ہر ہمیشہِ کٲشُرے کرُن کٲشُر چھُ واریاہ زیادٕ ضروٗری یا کٲشِر بُک چھِ أسۍ گژھِ آرام سان کٲشِر بُک وۄتھٕنۍ تِکیازِ کہِ یہِ چھِ أسۍ پنٕنۍ مطلب پنٕںۍ کِتاب یا پنٕنۍ لینگویج کٲشِر یہِ چھِ آسان یہِ چھِ أسۍ مدر ٹنگ یہِ کشمیٖری زبان یہِ گژھِ وۄتھٕنۍ اصل پٲٹھۍ یہِ کشمیٖری زبان یا کُنہِ ساتہٕ چھِ آسان اُستادن چھُ اسان پیج دِیتمُت کشمیٖری پٲٹھۍ مطلب اڑٮ۪ن چھِ تِم شُرۍ آسان ییٚمہِ نہٕ کشمیٖری پیج وۄتھان کہیٖنۍ تِم چھِ واریاہ یا پتہٕ چھِ تِمن پٮ۪وان مٲلِس ماجہِ نِش گژھُن تِمن چھِ راے یہِ وتھِ پتہٕ چھُ مول موج کران مطلب مگر سانہِ خٲطرٕ چھُ واریاہ زیادٕ یہِ کشمیٖری زبان اسہِ پزِ پنٕنۍ کشمیٖری زبان واریاہ زیادٕ عزتھ کرُن تِکیازِ کہِ أسۍ چھِ کشیرِ ہنٛدۍ روزن وٲلۍ یا کُنہِ ساتہٕ کُنہِ ساتہٕ چھُ أسۍ آسان مطلب بہِتھ یا بچہِ آسان کانٛہہ ونان دلیٖل پرانہِ مطلب پرانہِ زمانٕچ کانٛہہ دلیٖل چھُ ونان مطلب سُہ چھِ کٲشِر پٲٹھۍ سۄ دلیٖل ونان مطلب پرانہِ زمانس منٛز ٲسۍ نہٕ کشمیٖری کران یا مطلب کشمیٖری تہِ چھُ واریاہ زیادٕ واریاہ زیادٕ ٹف کرٕنۍ أسۍ چھِ یا کانٛہہ سایڈٕکۍ چھ آسان تم چھِ الگ پٲٹھۍ کشمیٖری کران مطلب واریاہ زیادٕ ڈِفرنٹ چھُ سون تہِ تِہُند کشمیٖری آسان اسہِ پزِ کشمیٖری زبان عِزتھ کرُن تِکیازِ تھینکیو شُکرِیہ